وعلیکُم اسَلام اَہَن حظ ٹھیٖک تُہۍ چھِوٕ ٹھیٖک اَہَن حظ آ آ اَسہِ حظ چھُ ییٚتہِ یہِ آس پاسٕے سِیٖرِی گُپوارا مےٚ حظ گوٚو لگ بگ ڈۄڈ ؤری آ یہِ چھُ مطلب مُختلف ریٹ وٕنکیٚس مطلب برونٛٹھ ٲسۍ رۄپیَس زٕ ہَتھ دِوَان سٕژَس آز چھُ خرچہِ تہِ تیوٗتاہ آز چھُ پَن گوٹ یِوان سَتَن ٲٹھن رۄپیَن بیٚیہِ چھُ مطلب آز چھُ تَمہِ دۄہ اوس لگان آز چھِ دِنہٕ آسہٕ آسان فِٹِنٛگ کُنہِ پَلوس نہ کینٛہہ آز چھُ اِنسان آسان کورُس کٔرِتھ آمُت آز چھِ پَتاہ آسان مطلب ہُہ آز چھِ سِلٲے اَمہِ تَل زیادٕ بیٚیہِ چھِ سِمپٕلَس تہٕ ہۄتھ گژھِ ڈِزاینَس گژھِ واریاہ فرق کیٛازِ ڈِزاینَس چھِ لَگَان واریاہ ٹایم ڈِزایِن بَناونَس تَتھ چھُ لگان ہُہ تَتھ چھُ تَمہِ کھۄتہٕ علاوٕ کھسَان سِلٲے أسۍ چھِ ہٮ۪وان سِمپٕل چھِ أسۍ ہٮ۪وَان ساڑٕ ترٛےٚ ہَتھ پَتہٕ آسہِ لاینِنٛگ وول واینِنٛگ وول تَتھ چھِ ہٮ۪وَان شےٚ ہَتھ ساڑ شےٚ ہَتھ اگر وٕنۍ کانٛہہ لاینِنٛگ انہِ پانَس سۭتی تٔمِس ہٮ۪مو شےٚ ہَتھ اگر پانَے آسہِ ترٛاوٕنۍ تٔمِس ہیٚمو ساڑ شےٚ ہَتھ تام آ ہے اَتہِ چھُ سورُے ڈُپلِکیٹ کارٕے کیٚنٛہہ چھُنہٕ پَرواے ییٚلہِ تُہۍ یِیِو برابٔدِی ریٹَس مطلب پَلوَن تہِ آسہِ نہٕ جوڑٕ کُنَے چاہے کانٛہہ تُہۍ ؤنِو نَرٮ۪ن چھِ فِراک نَرٮ۪ن چھِ ترٛاوَان یَزار نَرِس چھِ مان ژٕ ہر کانٛہہ ڈِزایِن ترٛاوَان نہ نہ گرٕ چھُنہٕ گژھان اَسہِ چھُ پُٹیکَس پٮ۪ٹھ زٕ ژور لٔڑکی آسان یَتھ منٛز چھُنہٕ گرٕ گژھَان کیٚنٛہہ آ تَتہِ چھُ کورِ پانٛژھ دہ آمژٕ مان ژٕ ہُہ یِہَے أسۍ چھِ تِمَن یہِ ٹَرٛیٚنِنٛگ دِوَان تِمَن چھُ ایٚگزام وٮ۪گزام باضٲبطہٕ آسَان پَتہٕ چھُ مِلان تِمَن یہِ سٹِفِکیٹ تہِ بیٚیہِ ہٮ۪کَان پَنُن کار کٔرِتھ آرام سان تِمَن چھُ لگَان کیٚنٛہہ ٹایم چھُ لگان ہیٚچھنَس پَتہ کینٛہہ اگر نہٕ اِنسان وۄپرَن ہٕنٛدۍ پَننی یوت سُے بیٚیہِ چھُ بیٚیہِ چھُنہٕ أکِس بیٚیہِ چھُنہٕ مطلب کورِ أکِس یہِ گَرَس منٛز یوٗت بِہُن کیٚنٛہہ أمِس چھُ اگر پَنُن بِزنِس کَرِ سِٹینٛڈ یہِ چھَنہٕ کٲنٛسے ماتٕحَت کیٛازِ بہٕ برونٛٹھ ٲسۍ مطلب کورٮ۪ن ٲسۍ تھاوان انٛدرٕکَنہِ یِمَن ٲسۍ نہٕ ہُہ وٕنکٮ۪س چھُ سُہ دور وٕنکٮ۪س چھُ مطلب کوٗر لٔڑکَن ہٕنٛدۍ کھۄتہٕ برونٛٹھ پکان ہر کُنہِ مرحلَس منٛز تعلیٖم منٛز چاہے کُنہِ تہِ منٛز چھِ کورِ بٔڑۍ بٔڑۍ بِزنِس کَران کھڑا واریاہ کورِ چھِ تِم تہِ یِم مطلب یہِ ہے اَڑٮ۪ن چھُ خانٛدر تہِ کٔرِتھ یِم چھِ بُٹیٖک چلان یِم چھِ دہن کورٮ۪ن دِوان تَنٛخاہ بیٚیہِ تِم چھِ پتہٕ باقیَن دٔہَن یِتھَے پٲٹھۍ چھُ یہِ بِزنس بَران مےٚ حظ چھُ کوٚرمُت ییٚتہِ بیجبہرا بہٕ گٔیَس کُل رٮ۪تسٕے تور ییٚمِس یہِ چھُ ہُتھ تامَتھ کَم سے کم گژھِ توتن رٮ۪تَس دۄن رٮ۪تَن بِہیٖنۍ

آ وۅنۍ اگر تُہۍ بیٚیہِ تہِ آسیو کُنہِ جایہِ گۄڈٕ کٲنٛسہِ ہٕنٛدۍ پَلو وَلو کیٚنٛہہ چھُنہٕ پَرواے أنۍ زیٚو تہٕ سِیٖرِی گُپوارا چلو بِہِو